سٲنِس ایریا گاندَربَلَس منٛز چھِ واریاہ لِنٛگوِسٹِک گرُپ اٮ۪گزِٹ کَران ییٚتہِ چھِ واریاہ قٕسمٕکۍ پَستوٗ بٔکٕروال وغیرہ یِوان أسۍ چھِ ہر أکِس سۭتۍ اَصٕل پٲٹھۍ بِہیو کَران ہَر أکِس سۭتۍ چھِ أسۍ اَصٕل پٲٹھۍ کو اٮ۪گزِٹ گژھان اِنٹرٛیکٹہٕ کَران ہر أکِس سۭتۍ چاہے سُہ پَستوٗ آسہِ بٔکٕروال آسہِ بیٚیہِ چھِ أسۍ تِہِنٛز لنٛگویج سَمٕجھنٕچ کوٗشِش کَران تم کِتھ کٔنۍ چھِ وَنان أسۍ چھِ ہر أکِس سۭتۍ اَصٕل پٲٹھۍ یِوان پیش سٲنِس ایریاہَس منٛز چھِ اَسہِ نیبَر چھِ تِم تہِ چھِ بٔکٕروال تِم چھِ کینٛہہ ٹایمَس خٲطرٕ یِوان روزنہِ أسۍ چھِ تِمَن اَصٕل پٲٹھۍ ٹرٛیٖٹ کَران یہِ تِمَن ضٔروٗرت آسہِ یوٚتام أسۍ ہٮ۪کو تِہٕنٛز نیٖڈ فلفِل کٔرِتھ أسۍ چھِ وٮ۪ژھان أسۍ کَرٕہو تِہٕنٛز نیٖڈ فُلفِل